ہٮ۪لو وعلیکُم السلام ٹھیٖک چھُو حظ سایِز کیٛاہ حظ چھُ لگان وَلہٕ حظ ٹھیٖک حظ چھِ کَر چھِ ضوٚرَتھ اَدٕ حظ کیٚنٛہہ حظ چھُنہٕ بہٕ حظ واتناو